آ یِم زَن مستوٗرات چھِ تِم چھِ پرٛٮ۪تھ دۄہ کُنہِ نَہ تہٕ کُنہِ مُشکِلاتَن ہُنٛد شِکار روزان بٔلکہِ یہِ وَنو زِ تٲلیٖم سۭتۍ چھُ وَنہِ گاش آمُت لوٗکَن منٛز تہِ تَمہِ کہِ وجہ سۭتۍ چھُنہٕ تِمَن وۄنۍ زیادٕ مُقابلہٕ پٮ۪وان یِمَن چیٖزَن ہُنٛد کَرُن تہِ یوٚتام زَن سوال چھُ کہِ کیٛاہ یِمَن چھا پرٛٮ۪تھ کُنہِ جایہِ کٲم کَرنُک حق تِتھُے مِلان یُتھ زَن مَردَن چھُ مِلان تہٕ تَمیُک جواب چھُ مےٚ نِش زِ آ وۄنۍ چھُ لُکَن منٛز گاش آمُت تہِ تم چھِ وۄنۍ یہِ زانان زِ زَنان تہِ ہیٚکہِ کٲم کٔرِتھ یِتھ کٔنۍ زَن مَرد چھِ کران تہِ تَمہِ چیٖزُک رُہ جان چھُ آز اَسہِ لَبنہٕ یِوان